ہٮ۪لو اَسَلام علیکُم وَعلیکُم سَلام شُکُر اللہ اٮ۪کزٮ۪ٹلی أسۍ چھِ صوفی بٮ۪کری وٲلی کیٛاہ کیٛاہ دٔلیٖل ٲس

تُہۍ کیٛاہ لوکیٚشن کیٛاہ چھَو مطلب کتٮ۪ن چھِ کور چھِ سوزُن تہٕ کَس اوکے

اَہن حظ بلکُل بلکُل بلکُل میم تُہۍ کیٛاہ چھُ وَنان اکھ چھُ تُہۍ کیک ہتھ پٮ۪کٮ۪ٹ ضوٚرتھ بیٚیہِ کُکیٖز کُکیٖز کۭتیاہ کے جیٖز گَژھن تُہۍ آسٕنۍ

اَچھا اَچہا ٹھیٖک ٹھیٖک أسۍ ٮ۪کو بنٲیِتھ بلکُل بلکُل تُہۍ ؤنِو آرڈر کٕژن تُہۍ دِیِو آرڈر تہٕ مطلب کٔژ پیٖسِز چھِ تِم بانوٕنۍ تَمی حِساب سونٛچو أسۍ اکھ چھُ تُہۍ کیک اکھ چھُ تُہۍ کیک ہتھ ضوٚرتھ بیٚیہِ گَژھن آسٕنۍ تُہۍ بٲگِر خانہِ تِم کٔژن رۄپین ہِنٛدۍ گَژھن آسنہِ نَہ میون مطلب چھُ کٔژن ہِنٛد گَژھِ بنٕنۍ اکھ بٲگِر خٲنۍ کٔژن ہِنٛزۍ گَژھِ بنٕنۍ اکھ بٲگِر خٲنۍ کٔژن ہِنٛزۍ ہتٕچ واریاہ اصٕل سَہ چھِ بنان بلکُل سَہ چھِ واریاہ اصٕل بنان ہتن ہِنٛزۍ چھِ بناون زیادٕ اصٕل گۄجہِ وۄجہِ پٮ۪ٹھٕ سُہ چھُ زیادٕ بٮ۪سٹ روزان اٮ۪کچُلی چھِ کسٹمٲرٕس تہِ وٕنکٮ۪س نِوان تِمَے اَسہِ چھُ زیادٕ کسٹمٲرٕس کَران آرڈر تِمَے ہِش ہتھ رۄپِنہِ بٲگِر خانہِ تِم روزنو وارِیاہ بٮ۪سٹ مِٹھٲے وِٹھٲے تہِ چھِ أسۍ کٕنان أسۍ چھِ ہر کانٛہہ چیٖز کٕنان مِٹھٲے اکھ چھِو تُہۍ وَنن کُکیٖز بیٚیہِ یِمَے بٲگِرخانہِ کیک الگ الگ کیک چھِ اَسہِ واریاہ الگ الگ قِسٕم پٕلم کیکٕس چھِ چاکلیٹ کیکٕس چھِ تُہۍ کٔمۍ ہی کیکٕس چھِ زیادٕ مطلب ضُروٗرت وٕنکٮ۪نس چاکلیٹ اچھا ویسے روزیو پٕلم کیک چھِ روزان اصٕل سُہ چھُ ڈۄڈس ہتس یِوان اکھ بلکُل بلکُل تُہۍ مےٚ اٮ۪کزیک ڈیٹ کیاہ ڈیٚٹس پٮ۪ٹھ چھُ کَرُن کیٚنٛہہ چھُنہٕ پرواے تُہنٛد آرڈر آسہِ بکُل رٮ۪ڈی آدٕ حظ تُلِو شکریہ وعلیکُم سَلام